یُس میون گول چھُ بہٕ چھُس دَپان بہٕ سکسٮ۪س سکسٮ۪سفُل بِزنِس مین بَنُن تہٕ فلحال ہَسا چھُس بہٕ تَتھ پٮ۪ٹھ کٲم کَران تہٕ یُس مےٚ ماٹِویٹ چھِ یُس مےٚ یہِ ماٹویشَن سُہ چھِ مےٚ امی سۭتۍ مِلان کہِ یُس بُرٕ ٹایم چھِ میون سُہ ہَسا چھِ مےٚ ماٹویٹ کَران کہِ نہ ژےٚ چھی نہٕ اِتھَے اِتھَے کَنۍ روزُن کینٛہہ ژےٚ ہَسا چھی محنت کَرٕنۍ ژےٚ چھی یِم بُرٕ وقتہٕ منٛز نٮ۪بَر نیرُن